میٲنۍ روٗٹٕس تہٕ میٲنۍ یِم یِم یادٕ ٲس یِم یاد چھِ پٮ۪وان یُس گُزریُک گُزرٮ۪و زمانہٕ تِم یاد ییٚلہِ چھ پٮ۪وان زمان تیٚمہِ سۭتۍ چھِ واریاہ زیادٕ خُشی مِلان مثلہٕ یِتھ کٲٹھۍ برٛونٛٹھ ٲسۍ آسان أسۍ بچپنس منٛز آسان گِنٛدان اسہِ اوس نہٕ آسان یہِ ٹٮ۪نشنہ وٮ۪نشنہ کُنیُک زِ منی چھِ یا پونٛسہِ چھِ کیٛاہ چھِ یِم ٹٮ۪نشن اوس نہٕ آسان کینٛہہ أسۍ ٲسۍ آرام سان گِنٛدان آسان دۄہس دہ آسہو وُہ آسہو أسۍ ٲسۍ گِنٛدان آسان أسۍ ٲسۍ کُنہِ جایہِ پِکنک گژھان اٮ۪کٕسکٔرشن ٲسۍ گژھان کُنہِ جایہِ کُنہِ اصل جایہِ پٮ۪ٹھ یِتھ کٲٹھۍ مثلن چھِ نشاط باغ چھ مغل گاڑن چھِ یا واریاہ واریاہ چھِ اِتھٕے کٲٹھ وغیرہ وغیرہ یِمن یور أسۍ گژھان ٲسۍ تتہِ ٲسۍ أسۍ فوٹو گراف فوٹو تُلان پانس تصویٖر تُلان پانس آ تیٚمہِ سۭتۍ تہِ تِم تصویٖر کٔرتھ أسۍ ییٚلہِ انان ٲسۍ کمپیوٹر کہِ ذٔریعہٕ پتہٕ یِم گرِ چھِ أسۍ تھاوان اس ؤنکیٚن چھِ وٕچھان اسہِ چھِ واریاہ زیادٕ خوشی مِلان تیٚمہِ ساتہٕ کٔم کٔم دۄہ ٲسۍ کٔم دۄہ آیہِ آز تہٕ امہِ سۭتۍ چھِ واریاہ زیادٕ خوشی مِلان از یِم پٔتِم یادٕ آس آسان یِم پٔتِم کینٛہہ میموریٖز آسان تٔمو سۭتۍ اوس واریاہ واریاہ زیادٕ خوشی مِلان تمن منٛز چھِ اکھ چیٖز یہِ کہِ أسۍ ٲسۍ بچپنس منٛز چھِ أسۍ زیادٕ خوشی مناوان درٕز گاہ یِم أسۍ ٲسۍ درٕزس گاہ آسان گژھان تورٕ تیٚمہِ سۭتۍ ٲسۍ زیادٕ خُشی مِلان اسہِ